مےٚ انناوے أکِس پورس کِرٛول پردٕ اَسہِ چھِ اَسہِ پنٛنہِ ییٚتٮ۪تھ باپٲرۍ اَکھ تٔمۍسٕے ہیٚژیو تِم کِرٛول پردٕ مگر اکھ چیٖز سجٲو تِم اَسہِ دوٚپ گۄڈٕ ہَسا وٕچھِ بہٕ أمِس یہِ أکۍسٕے پورس کیُتھ گَژھِ أکِس تِم کِتھ نیرَن کیٛاہ تِمن اوس استر وستر اورٕ دِتھ ٹھیٖک اَصٕل پٲٹھۍ ٲسۍ سُوِتھ کٔرِتھ اَصٕل کالٹی تہِ ٲس اَصٕل یِتھ کٔنۍ باسان سۄ ٲس بڑٕ اَصٕل کالٹی تہٕ کٲم تہِ ٲسٕکھ اَصٕل تٔتھۍ سۭتۍ اَنناوِ اَسہِ یِم کِرٛول وورِ تہِ یِمن تٔکِیَن خٲطرٕ تِم تہِ لٲگۍ تِمن تہِ لاجہِ تِم وورِ اَسہِ دوٚپ یِم وٕچھو یہِ کیُتھ گَژھِ روزِ پتہٕ ہسا گوٚو أتھۍ سۭتۍ اَسہِ یہِ گوٚو ؤری کھنٛڈ یِمن پتہٕ پیوٚو یِمن مل ول یِمَن پردن تہٕ مگر پتہٕ باسیو مےٚ پتہٕ اَنن دوٚپ مےٚ یِم ؤری زٕ ؤری گٔژھِتھ یِم چھَلناوو یِم چھِ گٔمٕتۍ وۄنۍ مٲلہٕ زیادٕ تہٕ پتہٕ ہسا باسیو نہٕ مےٚ خاص اوس ہُہ کِرٛول زیادٕ سِپیشل کیٚنٛہہ تِم گٔے چھٔلِتھ یِمَے تِمن گٔے چھٔلِتھ خرٲبی تِم روٗدۍ نہٕ چھٔلِتھ ٹھیٖک کیٚنٛہہ پتہٕ مےٚ نَوِ سر انناوے مےٚ پتہٕ سٕہ اَصٕل ہی اَسہِ دوٚپ وَنہِ لاگناوو یِمَے یِم چھِ بڑٕ اَصٕل سٲنۍ سِپیشل کالٹی اتھ منٛز تہِ چھِ کالٹی اکھ چھِ ڈُبلِکیٹ تہِ بیٛاکھ چھِ اَصٕل مال آسان پتہٕ ہسا أن اَسہِ تَمہِ پتہٕ دٔیِم پتہٕ لٲگۍ تِم تہٕ تِم تہِ باسے نہٕ خاص تِتھۍ چھِ کیٚنٛہہ تہٕ اَدٕ کہِ پتہٕ تھٲے تِمَے لٲگِتھ تہٕ باسے نہٕ خاص چھِ یِم تِم کِرٛول تِتھۍ کیٚنٛہہ نَہ تہِ چھِ کالٹی یِمن منٛز تہِ کِرٛول منٛز یہِ چھِ درٛوٚگ تہِ پٮ۪وان یہِ کِرٛول کَپُر تہٕ پردٕ اکھ اکھ یہِ چھُ وارِیاہس گَژھان مگر سمٕجھ چھُنہٕ یِوان کیٚنٛہہ نَتہِ چھِ ییٚتہِ کٔشیٖرِ ہِنٛدۍ بناوان اَصٕل یِم کِرٛولٕکۍ یہِ پردٕ یہِ چھُ وورِ وورِ تہِ درٛاے ٹھیٖک وورٮ۪ن یہِ تِم درٛایے تویتہِ ٹھیٖک اَصٕل تہٕ اَمہِ مٔزید چھِ باقٕے گَرٕم پہ پردٕ تہِ یا کِرٛولَس چھِ بٮ۪ڈ شیٖٹ بناوَن کِرٛ کِرٛولَس چھِ یِم وورِ بنان بٮ۪ڈ شیٖٹ تٔکِیَن پِلوون یِمن تہِ چھِ بناوان یہ کِرٛوَل اوس ییٚتہِ زیادٕ واریاہ استعمال گَژھان مگر اتھ منٛز تہِ آے وَنہِ خٲمی وَنہِ چھِ بدل بدل قٕسٕم یِوان یہِ کِرٛول سُہ چھُنہٕ چھٔلِتھ نیران خاص کیٚنٛہہ سُہ تہِ چھُ باسان یِہوٚے ڈُبلِکیٹٕے نَتہٕ اوس آسان وَنہِ چھِ یِوان اورَے یِم بنٲیتھی پردٕ کِرٛولٕکۍ وٮ۪لوٮ۪ٹس پٮ۪ٹھ ہُہ تہِ تِم تہِ چھِ روزان ٹھیٖک یا ؤری کھنٛد چھُکھ نیران تہٕ بس پتہٕ چھِ گَژھان تِم خرابٕے تہٕ بیٚیہِ کیٛاہ